واریاہ رَننٕکۍ ویٖڈیو چھِ آسان یوٗٹوٗبَس پٮ۪ٹھ ٹی وی یَس پٮ۪ٹھ تہٕ بہٕ چھس تِم وٕچھان تاکہِ بہٕ ہیٚچھِ نوٚو نوٚو رَنُن یوٗٹوٗبَس پٮ۪ٹھ چھس بہٕ وٕچھان کَشمیٖری ٹیسٹی ٹرٛیٖٹسٕکۍ ویٖڈیو تہٕ سُہ چھِ ہاوان تَتھ پٮ۪ٹھ رَنُن تہٕ بہٕ چھس تٔمۍ سُنٛد وٕچھِتھ نٔے نٔے ریسِپی کَران کوٗشِش بَناونٕچ کَشمیٖری فُڈ فیوٗجَن چھُ تِم تہِ چھ ہیٚچھناوان کھٮ۪ن بَناوُن تہٕ سُہ تہِ چھس بہٕ وٕچھان تہٕ پَتہٕ نٔے نٔے نٔے نٔے غذا تیار کَران سٔنجیٖو کَپوٗرُن چھس بہٕ وٕچھان بہٕ چھس واریاہ تِمہٕ سُہ کھٮ۪ن بَناوان تہٕ میٛانٮ۪ن گَرِکٮ۪ن چھُ سُہ کھٮ۪ن واریاہ پَسنٛد یِوان تہٕ امہِ کِنۍ چھس بہٕ یوٗٹوٗبَس پٮ۪ٹھ زیادٕ تَر وٕچھان یِم رَننٕکۍ ویٖڈیو تاکہِ میون رَنُن گژھِ زیادٕ سے زیادٕ اَصٕل